حالہٕ حالٕے اوٚن مےٚ اکھ ٹٕرٛمر یُس مےٚ اٮ۪میزان پٮ۪ٹھ اوٚن تتھ اوس سُہ اوٚن مےٚ ٲٹھن شیٚتن رۄپین یتھ پانژہ پٔرسنٛٹ ڈسکاونٹ اوس تمہِ ساتہٕ یُس مےٚ اصل ٹرمر باسیو سُہ چھُس بہٕ کران دۄن گنٹن یا ژورن گنٹن چارٕج تتھ چھِ بیٚیہِ ژور گنٹہٕ نیران سُہ چھِ شیو خٲطرٕ تہِ لگان بیٚیہِ چھُ یہِ باقی خت وت بناونس تہِ لگان یِم تمیِکۍ کنگَے چھِ تِم چھِ اکھ اٮ۪م اٮ۪م پٮ۪ٹھ دٔہ اٮ۪م اٮ۪م مس تام مس ہٮ۪کان کٲسِتھ یہِ چھُ واریاہ دوٚر ٹرمر مےٚ باسیو اگر بہٕ باتھ روٗمس واتھ روٗمس منٛز گژھٕ اِن کیس اگر مےٚ یہِ پتھر تہِ پیٚیہِ مےٚ پٮ۪و یہِ اکہِ دوٚیہِ ؤلۍ تہِ پتھر مگر یہِ باسیو مےٚ یہِ چھُ فِٹ اتھ گٔیۍ نہٕ کانٛہہ تہِ پرابلم یہِ چھُ نستہِ تہِ لگان نستہِ منٛز چھِ آسان چھِ یِم یِم وال پال چھِ آسان یا کنس منٛز چھِ آسان کینٛہہ جژ وال وژ وال تمہِ خٲطرٕ تہِ چھُ لگان بیٚیہِ چھُ پٕلین شیو تہِ ہٮ۪کان کٔرتھ خط تہِ ہٮ۪کو بنٲیِتھ